آ اکھ گیم وُچھ مےٚ آنلایِن واریاہ اَصٕل گیم یۄس مطلب ؤری کھنٛڈ گوٚو تَتھ چَلان بہتریٖن گیم مگر سۄ چھِ تتھ منٛز چھِ پرٛابلِم یہِ تہِ ایٚڈِکشَن گَژھان تمہِ گیمہ ہٕنز ییٚمہِ سۭتۍ مینٹَل لٮ۪وٕل چھِ بَڑان پرٛزنس آف مایِنٛڈ چھِ تَمہِ سۭتۍ بَڑان سُہ وچھ مےٚ ساروی کھۄتہٕ بیسٹ گیم یتھ ناو چھِ پَب جی